سانہِ کشیٖرِ منٛز چھُ واریاہ سوشَل ویٚلفیر تہِ بہٕ ڈیولاپمینٹ پروگرام تہِ چَلان خاص کٔرتھ بارہمولہ ڈِسٹرکس منٛز ییٚتہِ چھِ ایجُکیشن خٲطرٕ واریاہ واریاہ سکالرشِپ سِکیٖمٕز یِوان دِنہٕ واریہن کورین خٲطرٕ چھُ لاڈلی بیٹی سِکیٖم یِوان چلاونہٕ امہِ عَلاوٕ چھِ ہیلٕتھ کیرس منٛز ییٚمِس گولڈن کاڈٕس چھِ تِم تتھ چھِ واریاہ بینفِٹ ملان پُورلی ریٚلیشنس پیٹھ چھِ واریاہ کٲم یِوان کرنہٕ خاص کٔرِتھ مَکان بَناوان ییٚمِس آی اے واے پی ایم اے واے سِکیٖمٕز چھِ آسہِ یتھ منٛز اسہِ

سِکالرشِپٕس یِوان دٕنہٕ پوسٹہٕ میٚٹرٕکِس سِکالرشِپ چھِ یِوان دِنہِ بَچن خٲطرٕ امہِ عَلاوٕ چھِ واریاہ چیٖز یِم فری ایجُکیشَن چھِ یِوان دِنہٕ مِڈ ڈے میٖل چھِ یِوان دِنہٕ بَچن تاکہِ تِم پرٛیتھ کٲنسہِ خٲطرٕ چھُ ایویلیبٕل ایجُکیشَن فری آف کاسٹہٕ تَمہِ عَلاوٕ ایفوڈیبٕل کاسٹس پیٹھ تہِ فری ایجُکیشَن تہِ